اگر بہٕ کتھ کَرٕ مےٚ کُس میوٗزِک چھُ پَسَنٛد بہٕ کَرٕ پٔرسنلی پَسَنٛد کَنٹیٚمپریٚری میوٗزِک کیازکہ أزِچ جَنریشَن چھِ اتھ کران پَسَنٛد اتھ مَنٛز چھُ یِوان ٹریٚنڈَس مَنٛز یُس میوٗزِک آسہِ سُہ چھِ أسۍ ہیٚکان اتھ مَنٛز ؤنِتھ ہِپ ہاپ ریپ سانٛگ ایسے ایسے یُس تہِ میوٗزِک چھُ ٹریٚنڈَس مَنٛز آسان نٔو جَنریشَن چھِ کَنٹیٚمپریٚری میوزِک پَسَنٛد کَران مےٚ تہِ چھُ کَنٹیٚمپریٚری میوزِک پَسَنٛد مگر یُس کلاسِکَس مَزٕ چھُ لَگان وَننَس سُہ چھُ نہٕ کَنٹیٚمپریٚریَس کینٛہہ کلاسِک میوزِک وَننَس چھُ دِلَس اکھ سکون مِلان کلاسِک میوزِک چھُ واریاہ واریاہ زیادٕ سَند چھ کران کلاسک میوزِک کیازِ کہ امہِ سۭتۍ چھُ دِلَس واریاہ سکون ملان اگر بہٕ کتھ کَرٕ یمو دۄیو مَنٛز کُس چھُ ڈِفِکَلٹ ڈِفِکَلٹ چھُ میانہِ حساب میانہِ حسابہ چھُ ڈِفِکَلٹ کلاسک کیازکہِ اتھ مَنٛز چھُ پیٚوان پوٗرٕ خیال تھاوُن ہاے نوٹسَن ہُنٛد لو نوٹسَن ہُنٛد زیادٕ لو نوٹس گے آواز چھِ ہیٚکان واریاہ واریاہ واریاہ آوازِ چھِ پرابلم گَژھان اتھ گَژھِ آسُن کانٛہہ پروفیشنَل سِنٛگر اتھ چَلہ نہٕ کَنٹیٚمپریٚری میوزِکَس چَلہِ تتھ چَلہِ کینٛہہ تہِ تتھ اگر آواز اور یور گَژھِ تہِ کانٛہہ پرابلم چھَ نہٕ آسان مگر ٹَف چھُ میانہ حِساب ڈِفِکَلٹ چھُ کلاسِک میوزِک مےٚ چھُ پرسنلی چھُ مےٚ کلاسک میوزِک وَنُن پَسَنٛد وَنُن مگر أزِچ جَنریشَن چھِ کَنٹیٚمپریٚری لایک کران تمہ حساب چھَس بہٕ اِوینٹَن مَنٛز تہِ کَنٹیٚمپریٚری پَسَنٛد کَران وَنُن مےٚ یِم لایِو کَنسٲٹس چھِ آسان اِوینٹس چھِ آسان تتھ مَنٛز چھَس بہٕ زیاد پریٚفر کران کَنٹیٚمپریٚری تمہ سۭتۍ چھِ میٲنۍ آڈیَنس تہِ روزان ٹھیٖک تِم تہِ روزان خۄش آڈیَنس تہِ چھِ بَڑان کلاسک چھُ نہٕ آز زیادٕ کران پَسَنٛد کٕہٕنۍ کلاسک میوزِک چھُ میوزِکٕچ جان یہِ چھُ دِل میوزِکُک کلاسک میوزِک امیُک سُر تال سا رے گا ما پا یہِ چھُ ریرلی کٲنٛسہِ کٲنٛسہِ تَگان مگر أزِچ جَنریشَن چھِ بہٕ کَرٕ پٔرسنلی میون تھاٹ چھُ یہِ آز چھِ کَنٹیٚمپریٚری پَسَنٛد کران سٲری نٔو نٔو جنریشَن چھِ یِوان یِم چھِ نہٕ کلاسِکَس زیاد پریٚفرَنس دِوان کینٛہہ یِم چھِ زیاد پریٚفرَنس کَنٹیٚمپریٚریَس دِوان مگر میانہ حِساب چھُ ڈِفکَلٹ کلاسک میوزِک ڈِفِکَلٹ تہِ چھُ سُے مَزٕ تہِ چھُ تٔتھ لگان بوزنَس مَزٕ تہِ چھُ تٔتھ لگان وَننَس مگر آ ڈِفِکَلٹ چھُ یِم پرٲنۍ سِنگر ٲسۍ تِہٕنٛزِ آوازِ ہٕنٛز ٲس الگے کتھ تِم اگر پَننہِ مٔدرِ زبانہ مَنٛز کلاسک میوزِک وَنہَن تتھ اوس سُکون مِلان شریٚیا گوشال چھِ لَتا مَنگیشکر آشا بھونٛسلے یِم یِم چھِ یِہٕنٛدِ زَبٲنۍ مَنٛز اوس لاگان مَزٕ کلاسک میوزِک بوزنَس آز چھُ نہٕ ووںۍ خاص یِوان کانٛہہ سِنگر تیُتھ یُس کلاسک ہیٚکہِ ؤنِتھ آز چھُ کَنٹیٚمپریٚری زمان آز بہٕ چھَس پانہٕ اکھ سِنگر بہٕ چھَس پٔرسنلی لایک کران أزکہ جَنریشنہ خٲطرٕ کَنٹیٚمپریٚری میوزِک کَنٹیٚمپریٚری میوزِک کَنٹیٚمپریٚری ڈانس آز چھُ کَنٹیٚمپریٚری سارنے پَسَنٛد بِکَز نٔو جَنریشَن چھِ اِسلیے